ہیٚلو السلامُ علیکُم ٹھیٖک پٲٹھۍ چھُو حظ تُہ تُہۍ چھُو اہَن حظ ٹھیٖک پٲٹھۍ تُہۍ چھُو حظ یہِ راج باغ گرٛاونٛڈٕ پیٚٹھٕ ٹٕرٕپ اونَر أسۍ حظ چھِ یہِ یہِ چھِناہ سُلطان ویرٲرٕس چھِناہ سریٖنگرُک ٹیٖم بہٕ حظ چھُس تِمن کیپٹن بہٕ حظ چھُس تِہُنٛد کپٹین تہٕ اَسہِ ٲسۍ اَتہِ ٹٕرٕپ بُک کَرِنۍ سَنٛڈے دۄہ نہٕ اَسہِ نہٕ حظ چھِنہٕ البتہٕ یہِ سَنڈے چھِنہٕ اَسہِ ضروٗرت کیٚنٛہہ یُس یوان چھِنا سَنڈے أمۍ نیٚکٕسٹ سَنڈے یۅس چھِ یوان آ نہٕ وُچھ حظ وُچھ حظ نہٕ اَسہِ حظ سیٚکَنڈ ہافَس منٛز مگر اَسہِ حظ چھِ فٕسٹہٕ ہافَس منٛز ضروٗرت اگر حظ تُہی یُس وُچھ حظ وُچھ حظ نہ یورٕ حظ چھِ بدل وَر اَسہِ حظ چھِ یورٕ ڈبلِیو پی ایل تہِ چلان تۄہہِ چھو پَیی کہِ سُلطان ویٚریر چھُ تتھ منٛز پارٹ نِوان ڈبلِیو پی ایٚلَس منٛز اَگ اَگ اگر تۄہہِ وُنکیٚنس کیٚنٛہہ گَژِھو تہٕ تُہۍ دِیو اَسہِ تِکیٛازِ مےٚ چھُ وُنکیٚنس تھوڑا مےٚ چھُ فارِیَن پُلیر تہِ اکھ زٕ اَسہِ چھِنہٕ حظ یہِ علی جانا علی جانا کِرکٕٹ کلب چھِنہٕ حظ اَسہِ چھِ تٔتھۍ سۭتۍ میٚچ نہَ نہَ نہَ وُچھ حظ وُچھِ حظ مےٚ گَژھِ مےٚ گَژھِ تیٚلہِ وُنی کَنفٲرٕم گَژھُن تِکیٛازِ مےٚ حظ چھُ باقِین جایَن تہِ فِکِسچَر مےٚ گَژِھ نہٕ تَتہِ تہِ پرابٛلِم گَژٕھنۍ کیٚنٛہہ تیٚلہِ چھُ مےٚ پُلیرَن سۭتۍ تہِ اے ایٚرینجمینٛٹ کَرٕنۍ تِکیٛازِ اسہِ حظ چھِ شُڈوٗل آسان برابر اَسہِ گَژِھ نہٕ اَسہِ نہٕ وُچھ حظ اگر اَسہِ اَسہِ چھِ اَمہِ مۄکھٕ فٕسٹ ہافَس منٛز تِکیٛازِ سیٚکَنڈ ہافَس منٛز چھُ پتہٕ اَسہِ پُلیرَن آسان سِٹیڈیَم گَژھُن پرٛیکٹِس یہِ یہِ تہٕ تیٚلہِ چھِ حظ یہِ کَنفٲرٕم تہٕ تۄتہِ حظ کٔرۍزیٚو تُہۍ یُس یُس تۄہہِ فٕسٹ یَتھ فٕسٹ ہافَس منٛز چھُو تھٲومٕژ تتھ کَپٹینَس کٔرۍزیٚو تُہۍ توتہِ کَنٹیکٹ تُہۍ دٔپۍزیٚو تٔمِس تۄہہِ چھُو اچھا ٹھیٖک اَسہِ کیٛاہ اَسہِ کیٛاہ حظ لَگہِ اتھ فیٖس اَتھ ٹٕربہِ ٹھیٖک تھوڑا وۅنۍ کم گَژھِ نا حظ تۄہہِ حظ چھَو وۅنۍ سانہِ ٹیٖمٕچ پَیی تھوڑا کم کٔرِو وۅنۍ نہَ توتہِ حظ اچھا اچھا بالہٕ چھِ حظ تُہٕنٛزے اچھا اچھا تیٚلہِ حظ کٔرۍزیٚو اَکھ کٲم أسۍ چھِ وایِٹ بالَن گِنٛدان تۅہہِ چھَو سٲنۍ پَیی کہِ أسۍ چھِ وایِٹ بالَنٕے گِنٛدان سُے أنۍ زیٚو بہ بیٚیہِ بیٚیہِ حظ یہِ کہِ بیٚیہِ چھِ اَسہِ سٲنۍ اَکھ سَجَشین أسۍ چھِ ہارڑ ٹٕرٕپ گِنٛدان اتھ تھاوِزیٚو آب دِی زیٚو اَتھ تھوڑا کَمٕے تہِ کیٛاہ أسۍ نہٕ حظ چھِنہٕ أسۍ نہٕ حظ چھِنہٕ أسۍ چھِنہٕ أسۍ چھِنہٕ سِلوٹ أسی چھِنہٕ سِلو ٹٕرٕپ گِنٛدن کیٚنٛہہ اَسہِ گٔژھِ ہارڑ ٹٕرٕبے آسٕنۍ تہٕ ٹھی اچھ یِم اَمپیر وَمپیر یِم کٔہنٛدِ طرفہٕ حظ چھِ نہَ نہَ أسۍ نہَ حظ اَسہِ چھِ آسان بِظٲتی اَسہِ یُس سُپانٛسَر چھِنہٕ حظ اَسہِ چھِ تٔمۍ سٕنٛدی طرفہٕ اَمپیر آسان چلو سَر شُکریہِ شُکریہِ سَر شُکریہِ